واریاہ ییٚلہِ بہٕ لۄکُٹ اوسُس لۄکچارَس منٛز ٲسۍ آسان یِم موبایِل فونہ ٲسۍ مان ژٕ فون ٲسۍ آسان مَگر بوٚٹن دار فون ٲسۍ آسان بیٚیہِ اوس نہٕ تِمن یِوان ٹوٗ جی تھری جی کیٚنٛہہ فور جی وور جی اوس نہٕ تِمن دوٚہن ٲسۍ سِمپٕل فونہ کران پانٛژھ ٹاک ٹایم ٲسۍ تراوان کران ٲسۍ فون تہٕ رۄپے ٲسۍ ژَیٚنان آز تِمن دۄہن ٲسۍ تہِ وۄنۍ چھُ آز چھُ واریاہ ٹیکنالجی فون گٔیٚے فون آیہِ وۄنۍ ٹَچہِ دار فون آیۍ وۄنۍ یمن چھُ یِوان اتہِ اَکہِ جایہِ پٮ۪ٹھ بییِس جایہِ چھِ أسۍ میسیج ہیٚکان کٔرِتھ ویٖڈیو کال چھِ ہیٚکان کٔرِتھ تہٕ اَمہِ سۭتۍ چھُ زنٛدگی منٛز واریاہ اَمہِ سۭتۍ چھُ فٲیدٕ تہِ یِوان اَسہِ اَمہِ سۭتۍ گژھِ گٔیٚے سٲنۍ زندگی بدلے مان ژٕ برۄنٹھ ٲسۍ پَران ٲسۍ أسۍ سکوٗل ٲسۍ گژھان آز چھُ آن لاین تہِ ہیٚکان پٔرِتھ مان ژٕ برۄنٹھ ٲسۍ نہٕ ییٚلہِ کانہہ کٲم آسہِ ہا أسۍ ٲسۍ نہٕ وُچھِتھ ہیٚکان سُہ کیٚنٛہہ کَتھ ٲسۍ ہیٚکان کٔرِتھ تِمن دوہن فون ٲسۍ آمٕتۍ کَتھ ٲسۍ ہیٚکان کٔرِتھ یَتھ چھِ ویٖڈیو کال تہِ ہیٚکان بُتھ چھِ ہیٚکان أکۍ سُند وُچھِتھ اَکہِ مُلکہٕ پٮ۪ٹھ بیٚیہِ مُلکس چھِ پۄنسہٕ ہیٚکان فون سۭتۍ ٹرانٕسفر کٔرِتھ اَمہِ سۭتۍ آیہِ زندگی سٲنۍ بدلے أمۍ موبایِل فونن بدلے سانہِ زندگی فوٹوٗ ٲسۍ نہٕ ہٮ۪کان تُلِتھ کیٚنٛہہ فوٹوٗ چھِ وۄنۍ ہٮ۪کان تُلِتھ اَمہِ سۭتۍ بہٕ چھُس پَران مان ژٕ پَرنَس منٛز چھُے بکار لگان یہِ فون واریاہ مطلب کہِ کُنہِ جایہِ یی نہٕ سَمجھ فون تُلان نہ تہٕ اوس تَمہِ وقت اوس پیٚوان اُستادس اُستادس اوس پیٚوان وَنُن اُستاد اوس دپان کیاہ چھُ کیاہ نہٕ چھُ اُستاد اوس تِمن دۄہن وَنان مَگر آز چھِ موبایِل فون موبایِل فونس فون یُن اور چھُ نیران ویٖڈیو یِم أسۍ وُچھِتھ چھِ ہیٚکان نیٚٹ فور جی سِپیٖڈ چھِ وۄنۍ اَسہِ فایو جی تہِ دراے وۄنۍ وۄنۍ چھِ فایو جی سِپیٖڈ تہِ یِمن نیٹن أسۍ چھِ فون اَمہِ سۭتۍ آیہِ واریاہ زندگی بدلے کلاس آز چھِ آن لاین کلاسس آسان ییٚمہِ سۭتۍ اَمہِ سۭتۍ بدلے زندگی